یۄس تہِ ٹٮ۪کنالوجی منٛز دۄہ کھۄتہٕ دۄہ یہِ ترقی چھِ گژھان ہُریر چھُ گژھان امہِ سۭتۍ آیہِ سانٮ۪ن زندگین منٛز واریاہ زیادٕ چینج اگر أسۍ کتھ کرو سانہِ یۄس دۄہ روزبرا زندگی چھِ تتھ منٛز آو واریاہ زیادٕ فٲیدٕ اگر أسۍ سمپلی گۄڈۄنٮ۪تھ کتھ کرو کھٮ۪ن چٮ۪نٕچ اسہِ چہِ أکے نٔۍ نٔۍ چیٖز یِوان ؤنکیٚن کھٮ۪ن چٮ۪ن تیار کرنہٕ خٲطرٕ یتھ پٔتۍمہِ کالہِ ٲسۍ لگان گنٛٹہٕ کُنہِ چیٖزس تیار کرنس تتھ چہِ ؤنۍکیٚن دہ منٹ لگان یتھ دہ منٹ ٲسۍ لگان تتھ چھِ ؤنۍکیٚن پانٛژھ منٹ لگان یتھ پانٛژھ منٹ ٲسۍ لگان تتھ چھُ ؤنۍکیٚن اکھ منٹ لگان اگر أسۍ وٕچھو کینٛہہ سِیُن رننس منٛز سمپلی اگر أسۍ سِیُن وٕچھو پتہٕ کالہِ گنٛٹس ٲسۍ تھاوان دانن پٮ۪تھ تہِ رنان ٲسۍ سِیُن وُنۍکیٚن اگر أسۍ وُچھو پریشر کُکر چھُ تٔمۍ سۭتۍ چھُ پانٛژھ منٹ لگان سِیُن تیار گژھنس حالانکہِ تتھ سِنِس اوس لگان گنٛٹہٕ برٛونٛٹھ تیار گژھنس بیٚیہِ اگر أسۍ کتھ کرو پرنِکس معملس منٛز پرنکِس معملس منٛز یِم تہِ شُرۍ ٲسۍ تِمن اوس پٮ۪وان خبر کوٚت کوٚت نٮ۪بر گژھُن پرنہٕ خٲطرٕ ؤنۍکیٚن اگر أسۍ وٕچھو انٹرنیٹ کہِ وجہ سۭتۍ چھُ وُنۍکٮ۪ن سورُے کینٛہہ اسہِ أنٛدرٕ کنۍ ملان اگر أسۍ وُنۍکیٚن وٕچھو بڑٮ۪ن بڑٮ۪ن انسٹٕٹیوٗٹن ہٕنٛدۍ پروفیسر بڑٮ۪ن بڑٮ۪ن سکوٗلن ہٕنٛدۍ ٹیٖچر بڑٮ۪ن بڑٮ۪ن یوٗنیورسٹٮ۪ن ہٕنٛدۍ پروفیسر چھِ آسان تِہنٛدۍ لیٚکچر ہٮ۪کو أسۍ گرِ بِہِتھ بوٗزتھ ہرنس منٛز چھُ واریاہ زیادٕ فٲیِدٕ یِوان اگر أسۍ وٕچھو موبایل فون چھُ وُنکیٚن موبایِل فون چھُ سمارٹ فون چھِ کانٛہہ تہِ فون چھِ وُنکیٚن تہٕ امہِ سۭتۍ کۭژہ زندگی بنے سٲنۍ آسان اسہِ اوس گۄڈٕنٮ۪تھ اکھ دۄہ لگان کُنہِ تہِ جایہِ اگر اسہِ کینٛہہ کٲم آسہِ ہا اسہِ اوس اکھ دۄہ لاگان تور گژھنہٕ خٲطرٕ ؤنکیٚن اگر اسہِ سۄے کٲم آسہِ کرٕنۍ اتھ چھِ اسہِ اکھ منٹ لاگان أسۍ چھِ فون تُلان کال اکھ کٔر أتھۍ سۭتۍ چھ سٲنۍ کٲم ختٕم گژھان گوٚو امہِ سۭتۍ چھُ سون ٹایِم تہِ بچان واریاہ زیادٕ ٹایمِکۍ لحاظہٕ تہِ آیہِ واریاہ زیادٕ چینج سانٮ۪ن زندگی یَن منٛز اگر أسۍ کتھ کرو ؤنکیٚن انٹرنیٹٕچ انٹرنیٹ سۭتۍ چھِ اسہِ ؤنکیٚن اگر أسۍ ؤنکیٚن کٲنٛسہِ تہِ سۭتۍ چاہے سُہ خبر کوٗتاہ تہِ دوٗر آسہِ اٮ۪میریٖکاہس منٛز آسہِ بِہِتھ اسہِ آسہِ تٔمِس نِش کانٛہہ تہِ انفارمیشن کُنیٖچ تہِ ضروٗرت کُنہِ مددتٕچ ضروٗرت یا کُنہِ تہِ سجشنٕچ یا علمٕکۍ لحاظہٕ کینٛہہ پریژھنٕچ ضروٗرت أسۍ چھِ أتی تُلان فون سٔرٕچ کران اسہِ چھُ دُنیہُک کانٛہہ تہِ چیٖز اٮ۪ویلیبٕل آسان ؤنکیٚن بٕتھۍ کٮ۪ن یا کانٛہہ چیٖز آسہِ اسہِ آرڈر کرُن ؤنۍ اگر اسہِ دِل ونہِ اسہِ ہسا چھُ اجپٹہٕ پٮ۪ٹھ کانٛہہ چیٖز انُن یا اسہِ چھُ افیرکہ پٮ۪ٹھ کانٛہہ چیٖز آرڈر کرناوُن یا اسہِ چھُ کُنہِ تہِ دُنیہِکہِ کنٹری پٮ۪ٹھ کانٛہہ چیٖز خۄش گژھان یا کانٛہہ چیٖز فایِدٕ مند باسان أسۍ ہٮ۪کو سُہ تتہِ پٮ۪ٹھ تہِ اننہٕ نٲیتھ آرڈر کٔرتھ اِم چیٖز اِمو چیٖزو سۭتۍ گٔیہِ سہوٗلیت سانٮ۪ن زندگی یَن منٛز اگر أسۍ وٕچھو ٹکیٹ بُک چھِ آسان اسہِ کرٕنۍ اسہِ اوس أکہِ جایہِ پٮ۪ٹھ بیٚیِس جایہِ گژھنس تام لگان ؤنکیٚن خبر کوٗتاہ ٹایِم یوٗتاہ ڈسٹینٕس آسہِ ہا تمہِ حسابہٕ اوس یوٗتاہ مطلب دوٗریر آسہِ ہا تمہِ حسابہٕ اوس اسہِ لگان ٹایِم تہِ برٛونٛٹھ أسۍ وتھان پایدل أسۍ وتھان تہٕ نیران ؤنکیٚن چھِ کٲم کران أتنٕے کٔر ٹکٹ بُک اگر اسہِ ییٚتہِ پٮ۪ٹھ آسہِ گژھُن چاینا أسۍ کرو أتۍ نٕے ٹکٹ بُک دۄن منٹن منٛز سٲنۍ کٲم چھِ دۄہن ہٕنٛز کٲم چھِ اسہِ منٹن منٛز ؤنکیٚن ختٕم گژھن اگر أسۍ کتھ کرو وُنۍ چھُ گژھُن کُنۍ جایہِ اسہِ چکر کرنہِ أسۍ کرو کانٛہہ ٹیوٗرسٹ پلیس سوزرلینڈ گژھو أسۍ أسۍ تھاوو ییٚتی ہوٹل بُک کٔرتھ اسہِ اوس دۄہ دربٕدر گژھن اورٕ یور پھیرنس منٛز أسۍ وتھو گژھو سوزرلینڈ تتہِ وٕچھو ییٚتی تھاوو أسۍ ہوٹل بُک کٔرتھ کُس روٗم کٔمۍ سایڈُک روٗم چھُ اسہِ ضروٗرت سُہ تھاوو أسۍ ییٚتی بُک کٔرتھ یا اگر أسۍ کتھ کرو بیٚیہِ چیٖزٕچ بینٛکِنگ ہِنٛز کتھ کرو بینکن منٛز وٕچھو کۭژاہ کٲم چھِ أسۍ ؤنکیٚن کران منی ٹرانسفر کران پونٛسہِ آسَن اکہِ اکاونٹہٕ منٛز کڑٕنۍ بیٚیِس اکاونٹس منٛز ترٛاوٕنۍ اکہِ منٛز ترٛاوٕنۍ أکِس ترٛاوٕنۍ بیٚیِس ترٛاوٕنۍ پانس ترٛاوٕنۍ دوستس ترٛاوٕنی کٲنٛسہِ تہِ پۄنٛسہٕ ضروٗرت آسَن یا ؤنکیٚن چھِ کراوُڈ فنڈنٛگ گژھان تِمن آسہِ فنٛڈ کرُن کانٛہہ کٲم آسہِ چیرٹی آسہِ کرٕنۍ کٲنٛسہِ خٲطرٕ آسہِ مدد کرُن کینٛہہ تہِ آسہِ کرُن أسۍ چھِ أتی تُلان موبایل فون أتی چھِ أسۍ کران سۄ کٲم یا اگر اسہِ ؤنۍ آسہِ کرٕنۍ شاپنٛگ اسہِ چھُ ؤنۍ دِل ونان کہِ اسہِ ہسا چھُ کینٛہہ مٔلۍ انُن أسۍ چھِ تُلان موبایل فون أتۍنٕے کوٚر آرڈر أتۍنٕے اوٚن چیٖز یا دِل ونہِ أتۍنٕے اسہِ ہسا چھُ کھٮ۪نہٕ خٲطرٕ کانٛہہ چیٖز آرڈر کرُن أتنٕے کوٚڑ موبایل فون أتۍنٕے کوٚر آرڈر تہٕ دۄیہِ منٹہِ باد یا دہہِ منٹہِ باد کوٗتاہ ٹایِم دِنۍ تِم تٔتھۍ ٹایمس انڈر انڈر چھِ اسہِ پنٕنۍ کٲم گژھان ییٖژہ أمۍ اٮ۪ڈوانسمنٹس سۭتۍ آیہِ واریاہ زیادٕ چینج سانٮ۪ن زندگی یَن منٛز سہوٗلیت آیہِ واریاہ زیادٕ زندگی یَن منٛز سانہِ زندگی لگان دۄہ کھۄ دۄہ آسان گژھنہِ دۄہ کھۄ دۄہ چھِ اسہِ لگان أکِس اکھ سٕنٛز پتہ اسہِ چھ دُنہِیٖچ پتہ لگان اسہِ چھِ کایناتٕچ پتہ لگان گوٚو یُس تہِ یہِ اٮ۪ڈوانس مینٹ آیہِ ٹٮ۪کنالوجی منٛز أمۍ کٔر أمۍ سانہِ زندگی منٛز واریاہ زیادٕ چینج